مےٚ یوٗتاہ تہِ مطلب کِچنَس منٛز پنٛںہِ جایہِ ہیٚچھمُت آسہِ کُکِنٛگ آسٮ۪م ہیٚچھمٕژ رَنُن کَرُن آسٮ۪م ہیٚچھُن پنٛنہِ مطلب پنٛنہِ لایفہِ منٛز بہٕ کَرٕ تِمَن سۭتۍ مطلب بیٚیِکٮ۪ن مٮ۪مبرَن سۭتۍ کَرٕ بہٕ پنٛنہِ فیملی مٮ۪مبرَن سۭتۍ مطلب کَرٕ شِیَر تِمَن وَنہٕ بہٕ بہٕ کِژھ ویٚرایٹی چھَس بَناوان مےٚ کِتھ پٲٹھۍ چھِ ہیٚچھمُت بہٕ کَرٕ پَنٕنۍ تِمَن شِیَر یِم تھاٹٕس کَرَس بہٕ تِم مطلب مےٚ کِتھ پٲٹھۍ ہیوٚچھ کَر پٮ۪ٹھ ہیٚچھُم کوٗتاہ ٹایم گوٚو تُہۍ کِتھ پٲٹھۍ ہیٚچھِو تُہۍ کیٛاہ کٔرِو مطلب یِتھ پٲٹھۍ مطلب اَسہِ تہِ مطلب بہٕ کَرٕ تِمَن سۭتۍ پَنُن ٹایم سُپٮ۪نٛڈ کَرٕ بہٕ تِمَن مطلب کیٛاہ چھِ اَتھ وَنان اگر بہٕ آسہٕ تہٕ بہٕ کَرٕ تِتھَے پٲٹھۍ پَنُن شِیَرِنٛگ مطلب پَنٕنۍ تھاٹٕس کَرٕ بہٕ تِتھَے پٲٹھۍ تِمَن سۭتۍ مطلب شِیَر بیٚیہِ تِم تہِ آسَن تِم تہِ گژھن میٛانہِ ییٚلہِ بہٕ شِیَر کَرٕ تِمَن سۭتۍ تِم تہِ گژھن واریاہ اِنٹرٛسٹہٕ کُکِنٛگ تہِ مطلب ہے یہِ ہیبِٹ بَناونَس منٛز